وعلیکُم اسلام میم تۄہہِ اوسوٕ کَمپُلینٛٹ دَرج کٔرمٕژ کہِ تۄہہِ چھُو بیگ روومُت اَہن حظ آ تۄہہِ ٲسوٕ کَمپُلینٛٹ درٕج کٔرمٕژ کہِ تۄہہِ چھُو بیگ روومُت تُہۍ کَتہِ ٲسِو کَتھ بازرَس منٛز ٲسِو میم تُہۍ کَتہِ چھُو روزان اَصٕل پٲٹھۍ ؤنِو تُہۍ کیٛاہ چھُو ناو تُہۍ کَتہِ چھُو روزان بڈگامہِ کَتھ جایہِ ٹھیٖک ٹھیٖک میم تُہۍ ؤنِو اَسہِ تَتھ منٛز کیٛاہ کیٛاہ اوسوٕ تۄہہِ تُہۍ ؤنِو اَسہِ میم تَتھ منٛز ما اوس کیٚنٛہہ کیش ویش یا تۄہہِ ما چھُو کٲنٛسہِ پٮ۪ٹھ شک ٹھیٖک چھُ میم میم تُہۍ سوٗزیٚو اَسہِ فون نمبر بیٚیہِ دِیِو تۄہہِ اَسہِ رِٹٕن کَمپُلینٛٹ لیٖکھِتھ تہٕ سُہ کٔرِو تُہۍ اَسہِ میل تہٕ أسۍ کَرو اَتھ پٮ۪ٹھ کاروٲیی میم بیٚیہِ ما چھُو تۄہہِ کانٛہہ شک وَکھ کیٚنٛہہ بیٚیہِ ٹھیٖک تۄہہِ ما آسٮ۪و تۄہہِ ما آسٮ۪و کیٚنٛہہ وَنُن اَتھ مُتعلِق یا کیٚنٛہہ آسٮ۪و شک کٲنٛسہِ پٮ۪ٹھ کیٚنٛہہ آسٮ۪و وَنُن اَسہِ کٔرۍزیٚو فون یا اَسہِ ہیٚکِو تُہۍ میسیج ٹھیٖک چھُ وُنہِ چھِ نہٕ وُنہِ چھ نہٕ کٕہٕنٛۍ کَتھ أسۍ چھِ تۄہے خٲطرٕ کٲم کَران أسۍ ژھانڈو سُہ بیگ اَدٕ سا اَدٕ سا شُکریہ بِہِو سلام علیکُم